ہٮ۪لو وعلیکُم سلام اسلام علیکُم ٹھیٖک چھُوٕ اَصٕل پٲٹھۍ تبو چھُوٕ ؤنِو کیٛاہ ہَہ ماریا چھِو ؤنِو کیٛاہ مسلہٕ اوس ہٮ۪لو ؤنِو ؤنِو کیٛاہ مسلہٕ اوس

اَمیُک ریٖزَن چھُ یہِ أسۍ چھِ کھٮ۪وان مَطلَب یورٕ جَنٛک فُڈٕس واریاہ تہٕ لیز چھِ وغیرہ مطلب کُرکُرے چھِ أسۍ چھِ کھٮ۪وان یِمہٕ یہِ چھِ اَمے سۭتۍ اَسہِ پرٛابلِم گَژھان اَسہِ پَزِ یِم یِم جَنٛک فُڈٕس اٮ۪وایِڈ کَرٕنۍ تہٕ تیٚلہِ مَہ ہٮ۪کو أسۍ مطلب تیٚلہِ مَہ گَژھِ اَسہِ مطلب پیٖرَڈٕس رٮ۪تہٕ پتہٕ رٮ۪تہٕ بیٚیہِ چھِ مَطلَب اَمہِ سۭتۍ بیکَس آسان دود کمر دود چھُ آسان مَطلَب ہٮ۪کتھ ہٮ۪کتھٕے نہٕ آسان تھَکاوٹ آسان یہِ تہِ گَژھِ اَمہِ سۭتۍ دوٗر اَتھ چھےٚ کوٗشش تہٕ کوٗشش واریاہ کوٗشش کَرٕنۍ مَطلَب جنٛک فُڈٕس اٮ۪وایِڈ کَرنَس تہٕ تیٚلہِ مَہ ہٮ۪کہِ اَسہِ یہِ مطلب سایکَلِنٛگ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ گٔژھِتھ ٹھیٖک چھِ حظ

بہٕ کرو تۄہہِ کٲم بہٕ دِمو تۄہہِ پنُن کلنِکُک نمبر تُہۍ ییٖزیو میٛٲنِس کلنِکَس پٮ۪ٹھ بیٚیہِ وَنو بہٕ تۄہہِ دوا کیٛاہ کَمہِ ٹایمہٕ کیٛاہ چھُو کھیوٚن پَتہٕ گَژھیو تۄہہِ سایکلِنٛگ مطلب منتھلی منتھلی ٹایمہٕ پتہٕ ٹایمہٕ اَمہِ سۭتۍ چھُ گَژھان مطلب یہِ چھُنہ مطلب تھَکاوٹ یِوان ہُہ یِوان یہِ چھِ آسان اَسہِ مطلب پرٛابلِم أنٛدرٕ اَڑٮ۪ن چھِ گَژھان مطلب پیٖرَٹٕس زیادٕ اَڑٮ۪ن چھِ گَژھان کم یہِ چھِ آسان أنٛدر کِنۍ اکھ کمزوری ییٚلہِ أسۍ یہِ مطلب جَنٛک فُڈٕس اٮ۪وایِڈ کرو تہٕ تیٚلہ گَژھِ اَسہِ مطلب یہِ مطلب سایکلِنٛگ ٹایمَس پتہٕ ٹایم اَتھ چھِنہٕ زیادٕ کیٚنٛہہ یہِ پین چھِ آسان زیادٕ تہٕ تتھ مَنٛز چھِ آسان واریاہ اٮ۪گزَسایزٕ تِم اٮ۪گزَسایزٕ وَنو بہٕ کۄس کۄس اٮ۪گزَسایَز چھےٚ کَرنہِ تَمہِ سۭتۍ چھِ گَژھان مَطلب پین کم بیٚیہِ چھِنہٕ آسان پیٖرَڈٕس پیٖرَڈٕس دوران دورُن کیٚنٛہہ تَتھ چھِ پٮ۪وان احتہِ سان پَکُن تِکیٛازکہِ یہِ یہِ چھُ پین تَمہِ وِزِ چھِ آسان أنٛدرٕ وٕستہٕ کھان سٲری یَلہٕ آ تُہۍ ہیٚکِو یہِ کٔرِتھ آرام سان